ہیٚلو اسلام علیکُم آ تُہۍ چھُو حظ ٹھیٖک اَلحمدُاللہ ٹھیٖک تُہۍ چھُو نا حظ یہِ سٔژ کٲم کَران تُہۍ چھُو پَلو سُوان اَچھا ٹھیٖک چھُ تُہۍ ؤنۍ تو حظ تُہۍ چھُو حظ فری آزٕ مےٚ حظ اوس اکھ یہِ فِراک شلوار اَتھ سُوُن تہٕ مگر تَتھ چھِ مےٚ تھوڑا جلدی پَہَم سُہ گژھِ ہا جلدی ریٚڈی گژھُن مےٚ لَگٮ۪ن لگ بگ گَژھِ مےٚ آسُن ترٛٮ۪ن دۄہَن تامتھ پگاہ کٲلۍ نہٕ کیٚنٛہہ تیٚمہِ کٲلۍ تام گژھِ آسُن ز اۭں اَتھ حظ چھُ ٹھیٖک تُہۍ کُس کُس ڈِزایِن چھُو بَناوان آسہِ مےٚ اوس یہِ یہِ چھُ مےٚ سِمپٕلٕے فراک چھُ مےٚ سِمپٕلٕے اَلبتہ یِم نٔرۍ چھِ مےٚ بَناوٕنۍ تھوڑا تِم چھِنا بٮ۪ل نٔرۍ ہِی آسان تِم نٔرۍ تہٕ بیٚیہِ چھِ مےٚ پٕلازوَس بیٚیہِ چھِ ترٛاوٕنۍ یہِ فِراکَس پایپِنٛگ تہٕ بیٚیہِ یُس الوار چھُ پٕلازو ٹایپَس پٮ۪ٹھ چھُ سُہ بَناوان مگر پٮنٛٹ پٕلازو ٹایپَس پٮ۪ٹھ نہ نہ تی ٹھیٖک ٹھیٖک آ سُے سُے آ تتھ چھِ تھوڑا ٹایٹٕے تھاوُن تہٕ بۄَنے چھُ سُہ کھُلہٕ بَناوُن تہٕ یی چھُ بَس بیٚیہِ چھُ یہِ اَلبتہ فِراکَس چھِ مےٚ یہِ فِراک شَلوار چھُ مےٚ اَتھ چھُ میروٗن کَلَر تہٕ اَتھ چھِ مےٚ بٕلیک پایپنٛگ ترٛاوٕنۍ یِمَن لپچیکٮ۪ن اَ تۄہہِ چھُ آسان اَتہِ تۄہہِ چھُوا آسان اَتہِ پایپِنٛگ کِنہٕ تۄہہِ تہِ چھُو آ ٹھیٖک چھُ کیٚنٛہہ نہ حظ چھُنہٕ بہٕ کَرٕ کوٗشِش بہٕ اَنہٕ تیٚلہِ پایپِنٛگ یورے تہٕ تُہۍ ؤنۍ تو مےٚ یہِ کٔژ میٖٹر اَنہٕ بہٕ پایپِنٛگ لپچیٚک۪ن لَگہِ مہ تہٕ بیٚیہِ چھِ مےٚ یہِ دامنَس تھاوٕ نہٕ بہٕ تَتھ کِہیٖنۍ اَلبتہ نَرٮ۪ن تھاوو بہٕ بیٚیہِ یِہٕے پایپِنٛگ زٕ میٖٹر حظ ٹھیٖک نہ نہ سِم سِمپٕلے حظ چھُ مے تھاوُن سُہ تھٲے زیو نہٕ تُہۍ کیٚنہہ سِمپٔلٕے تھٲے زیو بیل نٔرۍ بناوٕنۍ سِمپٕلٕے بیٚیہِ چھِ تتھ سٲرے پایپِنٛگ تھاوٕنۍ تہٕ بیٚیہِ چھِ یہِ لپچٮ۪کٮ۪ن تھاوٕنۍ پایپِنٛگ بَس یی چھُ کَرُن تَتھ آ پینٛٹ پٔلازو پینٛٹ پٔلازو چھُ بَناوُن بیٚیہِ تتھ آ یہِ گٔیے مےٚ مٔشدٕے وَنُن تَتھ چھِ مےٚ دٔشنہِ سایڈٕ بیٚیہِ چندٕ تراوُن نہ دۄیو سایڈٕ نہٕ کیٚنہہ اَکے سایڈٕ آ سُہ وَنہو بہٕ تۄہہِ میجَرمینٛٹ نا ییٚمہِ ساتہٕ بہٕ فرٛاک شلوار انہٕ بہٕ وَنہو تۄہہِ میجرمینٛٹ کوٗتاہ زیوٗٹھ چھُ تھاوُن تہٕ بہٕ وَنہٕ ہو پتہٕ تۄہہِ باقٕے تَمے گژھِ ٹھیٖک چھ حظ تُۍ ؤنو مےٚ وۄنۍ روزِ تیٚلہِ ترٛین دۄہن تام پَتہٕ ریڈی نا چلو چلو ٹھیٖک حظ چھُ سِلٲے کوٗتاہ چھِ تُہۍ ہٮ۪وَان کِنہٕ سُہ ؤنِو تُہۍ تَمے گَرِ پَتہٕ اچھا ٹھیٖک چھُ چلو ٹھیٖک حظ چھُ ؤلِو سُہ کَرو پَتہٕ تَمہِ دۄہ ڈِسایڈ تہٕ چلو ٹھیٖک چھُ اَدٕ حظ چلو اچھا چلو بِہِو رۄبَس حوالہٕ اسلامُ علیکُم